ییٚتہِ چھِ اَسہِ سٮ۪ٹھاہ رِسورسِز جیسے کہِ ییٚتہِ چھِ اَسہِ ٹرٛانسپوٹ فٮ۪سَلٹی چھِ اَصٕل اِنفرٛاسٕٹرَکچَر تہِ چھِ اَصٕل تاکہِ ٹوٗرِسٹ ہٮ۪کَن یور یِتھ ٹوٗرِسٹَن خٲطرٕ چھِ ییٚتہِ واریاہ جاے تِم ہٮ۪کَن تور گٔژھِتھ تہِ یِم تہِ سٲلر ہٮ۪کَن چھِ یِوان یور کٔشیٖرِ منٛز تِمَن چھِ پرٛٮ۪تھ کانٛہہ فٮ۪سَلٹی ییٚتہِ اٮ۪وٮ۪لیبٕل مگر کیٚنٛہہ جایہِ چھِ أسۍ تہِ یَتھ جایہِ واتُن چھِ نا مُمکِن تہِ آسان جیسے کہِ ییٚتہِ چھِ کیٚنٛہہ کیٚنٛہہ جاے چھِ یِمَن نہٕ روڈ چھِ سیوٚد بَنٲیِتھ کِہیٖنۍ تہِ نہٕ اگر گورمٮ۪نٛٹ یَژھِ سُہ ہٮ۪کہِ تِمَن روڈ بَنٲیِتھ تاکہِ سُہ ٹوٗرِزٕم ہٮ۪کہِ بٔڑِتھ واریاہ بیٚیہِ تہِ گَژھَن ییٚتہِ مطلب یِم تہِ مطلب دوٗر دَراز ایریا چھِ ییٚتہِ یِمَن جایَن مطلب ہٮ۪کان چھِنہٕ وٕنۍ تہِ نہٕ لوٗکھ وٲتِتھ کِہیٖنۍ تہِ نہٕ تِمَن جایَن اگر روڈ بَنٲیِتھ بَنٲیِتھ ہٮ۪کَن ہٮ۪کہِ گورمٮ۪نٛٹ تِم گژھَن تِم بَناوٕنۍ ٹوٗرِسٹ یِم یور چھِ یِوان تِم چھِ ییٚتہِ واریاہ خوش گَژھان تِکیٛازِ کٔشیٖرِ ہٕنٛز جایہِ چھِ یِژھٕ یہِ چھِ یِوان جنت مانٛنہٕ بیٚیہِ تہِ چھِ واریاہ کیٚنٛہہ ییٚتہِ یِمَن وٕچھِتھ جیسے کہِ ڈَل لیک تَتھ منٛز چھِ آسان لَچھَن منٛز چھِ آسان ٹوٗرِسٹ تَتہِ بِہِتھ آسان سُہ یُس تَتہِ یہِ وِو چھِ نَظارٕ چھِ آسان تَتھ لُطُف اُٹھاوان تُلان تہٕ بیٚیہِ تہِ واریاہ چیٖز تِم کَران تَتہِ جیسے کہِ ناو چھِ آسان تَتہِ تِم چھِ تَتھ شِکاراہَس کھَسان تہٕ تہٕ تَمہِ ڈَلُک تِم سٲل چھِ یِوان کٔرِتھ ییٚتہِ چھِ واریاہ اِنفرٛاسٕٹرٛکچَر تہِ بیٚیہِ ٹرٛانسپوٹ فٮ۪سَلٹیٖز یِوان تھاونہٕ تِمَن خٲطرٕ بیٚیہِ چھِ ییٚتہِ گژھان واریاہ چیٖز ییٚمہِ خٲطرٕ تِم یور چھِ یِوان ییٚتِکۍ یِم نَظارٕ یِم چھِ یِم چھِ واریاہ اَصٕل تِمَن خٲطرٕ بیٚیہِ ییٚتہِ کٮ۪ن لُکَن خٲطرٕ تہِ